اَسَلامُ علیکُم یِم سٲنِس ایریاہَس منٛز پھَل چھِ کھَسان تِمو منٛز چھِ زیادٕ تَر اَسہِ چھِ ژوٗنٛٹھۍ وَسان ییٚتہِ ٹنٛگ چھُ آسان ییٚتہِ ترٛٮ۪لہٕ چھِ آسان ییٚتہِ اَمبَم چھَنہٕ ییٚتہِ آسان کیٚنٛہہ بیٚیہِ چھِ ہاکھ آسان لٲر آسان یِمَن چھِ مُختلِف قٕسمَن ہٕنٛدۍ ویدَر آسان ییٚتہِ ضوٚرَتھ مُختلِف قٕسمَن ہٕنٛدۍ موسَم آسان ضوٚرَتھ یِم ژوٗنٛٹھۍ چھِ تِم چھِ گژھان ستمبر اکتوٗبر نومبرس منٛز چھِ تِم آسن گژھن تیار تِمن ونٛدس منٛز چھِنہٕ ژوٗنٛٹھۍ ووٗٹھۍ کھسان کیٚنٛہہ تِکیازِ تِمن وٲ تِمن رٮ۪تن چھُ آسن ییٚتہِ وارِیاہ زیادٕ سردی ٹنٛگن تہِ چھُ یہوے موسم تِم تہِ چھِ کھسان ستمبر اکتوٗبر نومبرس منٛز مگر اَگستَس منٛز تہِ چھِ لَگ بَگ أڑۍ أڑۍ ٹنٛگ والَن یِم جلدی چھِ تَیار گژھن یِم ییٚتہِ کُلوٗ ژوٗنٛٹھۍ چھِ تِم تہِ چھِ لَگ بَگ اَگَستَس منٛزٕے تَیار گَژھن تِمَن چھُ اَگستَس منٛزٕے رنٛگ یِوَان پَتہٕ یُس ہاکھ ییٚتہِ آسَان چھُ سُہ چھُ بَہوٲنی رٮ۪تَن آسَان ییٚتہِ یِم یہِ یِم ییٚتہِ ٹماٹر چھِ آسن تِم چھِ اَگستس منٛز آسان ییٚتہِ تیار گٔمٕتۍ تِکیازِ ییٚتہِ چھُ آسان شٮ۪ن رٮ۪تن شٮ۪ن رٮ۪تن چھُ آسان موسم سرٕد ییٚتہِ شٮ۪ن رٮ۪تن چھُ موسم آسان گرم ییٚتہِ گرم کٮ۪ن رٮ۪تن چھِ ییٚتہِ بنان سبزی وبزی البتہ یِم سرٕد رٮ۪تھ چھِ آسان دسمبر جنؤری فرؤری مارٕچ اپریل اپریلَس تام چھُ ییٚتہِ آسن روٗد شیٖن پَتہٕ اَپریلہٕ جوٗن جُلایَس منٛز چھُ آسان روٗدٕ روٗدٕ ییٚتہِ گژھن تہٕ مٔنٛزۍ مٔنٛزۍ چھُ تاپھ تہِ کران ییٚتہِ تہٕ پَتہٕ سَتمبر اکتوٗبر نَوَمبرَس منٛز چھُ ییٚتہِ تاپھٕے توتہِ آسن تہٕ ہردَس منٛز چھِ ییٚتہِ والن أسۍ ژوٗنٛٹھۍ ووٗنٹھۍ تہٕ لٲر وٲر تہِ چھِ اَگستَس منٛزٕے تَیار گژھان تمہِ برونٛٹھ چھِنہٕ یِم تَیار گژھان کیٚنٛہہ تِکیازِ ییٚتہِ چھُ رُد رُد تِمَن دۄہَن آسَان